آ بہٕ گِنٛدٕ گیم بہٕ چھُس گِنٛدان والی بال تہِ بہٕ چھُس یَژھان سُہ بَڑاوُن بہٕ چھُس دَپان پنٛنہِ گامہٕ منٛز سٲری گژھٕنۍ یہِ گیم ہیٚچھِنۍ گِنٛدٕنۍ بہٕ چھُس مےٚ چھِ اَکھ یوٗٹیوٗب چَنَل تہِ تَتھ پٮ۪ٹھ چھُس بہٕ یِم ویٖڈیو کھالان والی بالٕکۍ مےٚ چھُ تَتھ پٮ۪ٹھ تہِ یِوان واریاہ وِوٕز مےٚ چھِ پَنٕنۍ گامٕکۍ سٲری وچھان سُہ بہٕ چھُس یَژھان یِم گژھن سٲری وٕچھِنۍ گامٕکۍ تہِ شہرٕکۍ تہِ یہِ چھِ اَکھ اہم چیٖز یہِ گِنٛدُن یِم گژھن سٲری یہِ ہیٚچھِنۍ گِنٛدُن بہٕ چھُس یَژھان یہِ بَڑاوُن یہِ گیم یِم یِم نٔو جَنریشَن چھِ تِم گژھن ہیٚچھِنۍ یہِ گیم میٛٲنۍ گیمٕچ گامٕچ پیہچان چھِ یہِ گیم آ بہٕ چھُس یَژھان یہِ گیم بَڑاوٕنۍ واریاہ گژھن یہِ گیم ہیچھِنۍ گِنٛدٕنۍ بہٕ چھُس یَژھان یہِ شہرو منٛز تہِ ہیٚچھناوُن ڈِسٹِرٛکو منٛز تہِ ہیٚچھناوُن گامو منٛز تہِ ہیٚچھناوُن یہِ گیم چھِ اَکھ اہم چیٖز بَس